اَسَلامُ علیکُم کُنوُہ شیٚتھ پانٛژھ نَمَتھ کُنوُہ شیٚتھ دُنَمَتھ کُنوُہ شیٚتھ سَتنَمَتھ کُنوُہ شیٚتھ پانٛژتٲجی کُنوُہ شیٚتھ تہٕ سَہ سَتَتھ